وعلیکُم سلام اِقراء میڈَم چھُو حظ اَہَن حظ آ مےٚ حظ اوس یہِ وَنُن زِ اَسہِ چھِ یۄس یَتھ سکوٗلَس منٛز چھِنہٕ حظ یہِ آسان کَلاس روٗمَن منٛز ژھۄٹھ تۄہہِ چھُ حظ آسان ژھۄٹ وۄٹھ کَلاسَن منٛزٕ اَمہِ موٗجوٗب سونٛچُم أسۍ وَنو دۄنوَے ٹیٖچَر پانہٕ وٲنۍ میلو أسۍ وَنو پِرٛنسِپُلَس اَتھ متعلِق کر سا کاروٲیی یِمَن کَلاسَن اَتھ چھُنہٕ صفٲیی اَتھ مُتعلِق کٔرِو پِیانُک کیٚنٛہہ تہٕ کلاسَن گژھ صاف صفٲیی اَصٕل پٲٹھۍ تہٕ کَلاسَس دوران اَتہِ چھُ آسان واریاہ ژھۄٹھ لٲیِتھ چھُنہٕ حظ آسان صفٲیی وَفٲیی چھِنہٕ اَتہِ کیٚنٛہہ سۅ حظ گژھان کِہیٖنٛۍ آ وۅنۍ حظ کَرو أسۍ اَہَن حظ آ أسۍ کَرو پرٛنسِپُلَس سۭتۍ سٲلِم اِکہِ وَٹہٕ کَتھ تہٕ وَنٕہوس أتھۍ مُتعلقَن اَتھ کٔرِو کیٚنٛہہ اَدٕ ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ